آ سٲنِس ایریاہَس منٛز چھِ سکوٗل زٕ واریاہ اَصٕل آی اٮ۪م آی پَتھن تہٕ گورمٮ۪نٛٹ سکوٗل پَتھَن سکوٗل یِم ساروی کھۄتہٕ بٮ۪سٹ سکوٗل چھِ یَتھ سٲنِس ڈِسٹِرٛکَس منٛز یِمَن دۄنؤنی سکوٗلَن منٛز چھِ آسان گیمٕز ڈے تہِ باقٕے اٮ۪کٹِوٹیٖز چھِ آسان آوٹِنٛگ چھِ آسان پِکنِکس وغیرہ یا کٮ۪مپِنٛگ چھِ گَژھان یِمَن منٛز تہٕ بیٚیہِ چھِ ساروی کھۄتہٕ بہتریٖن یِمَن منٛز چھِ لینٛگویج بٮ۪سٹ اٮ۪کٕسپوجَر چھِ بَڑان ییٚتہِ صحیح اٮ۪کٕسپوجَر زَبردست اٮ۪کٕسپوجَر باقٕے باقٕے کیٚرِکیوٗلَم اٮ۪کٹِوٹی چھِ گژھان ساتھ ساتھ چھُ گژھان اٮ۪جُکیشَن تہِ واریاہ اَصٕل اینٛڈ یِم اَتہِ سَر چھِ تِم چھِ ہَے کالٹی ہِنٛدۍ پی اٮ۪چ ڈی ڈِگری ہولڈر چھِ تِم سٲری تَتہِ تہٕ واریاہ بٮ۪سٹ بٮ۪سٹ سکوٗل چھِ